اسَلامُ علیکُم کیسَر صٲب چھُوا اے بہٕ چھُس یِتھ کٲٹھۍ فارمَر چھُس نا اَسہِ ٲسۍ یِتھ کٔٹھۍ سبزی ٲس اَسہِ مےٚ دوٚپ اگر تُہۍ اَسہِ نِش أنِو تۄہہِ تہِ یی وٕ فٲیِدٕ تَمہِ سۭتۍ تہٕ اَسہِ تہِ یی فٲیِدٕ

اَسہِ چھِ سارے اہَن حظ اَلہٕ چھِ لٲر چھِ مُجہِ چھِ گۄگجہِ چھِ سٲری تُہۍ کَتہِ ٲسوٕ وۄنۍ جِناب وٕنیُک تام مطلب تُہۍ ٲسوٕ نا اَنان یِم سبزی کَتہِ ٲسوٕ تُہۍ اَنان

آ سُے ووٚن مےٚ تہِ اگر تُہۍ مے نِش أنِو نا یِتھ کٔٹۍ مےٚ تہِ فٲیِدٕ تۄہہِ تہِ یِیو فٲیِدٕ تۄہہِ تہِ پیٚیو نہٕ تور گژھُن کینٛہہ چھُنہ ٹھیٖک آ تیٚلہِ کٔرۍ وا تُہۍ مےٚ سۭتۍ پاٹنَرشِپ آ گارَنٹی تُہۍ ہیٚکِو پانہٕ تہِ وٕچھِتھ تمیُٚک چھُنہٕ ٹینشَن کینٛہہ تُہۍ ہیٚکِو یور یِتھ تُہۍ ہیٚکِو پانہٕ تہِ وٕچھِتھ کیُٚتھ چھُ سبزی کِس چھ چھُنہ ٹھیٖک اَسے یہِ گَرے چھِ مطلب اَسہِ مےٚ چھِ یہِ واریاہ زٔمیٖن أسۍ چھِ تٔتھی مطلب یہِ سبزی نا وۄپداوان اہَن حظ آ چھُنہ ٹھیٖک تیٚلہِ کٔرۍ وا تُہۍ پاٹنَرشِپ مےٚ سۭتۍ چلو ٹھیٖک چھِ اہَن حظ آ تی ووٚن مےٚ تہِ اَوا اَوا ٹھیٖک چلو ٹھیٖک